اَسلام علیکُم کیاہ حظ تُہۍ چھِو ڈرایور مےٚ حظ ٲس جِناب کٔرمٕژ اوٹو مےٚ نی مےٚ حظ ٲس گٲڑۍ کٔرمٕژ بُک ییٚمہِ وجہہ سۭتۍ یُس مےٚ اَتھ ٹایمِنگ دِژٕکھ سُہ دِژٕکھ واریاہ زیادٕ اور بہٕ چھُس یَژھان یہِ گٲڑۍ یُس مےٚ یہِ مطلب یہِ یہِ ٲس کٔرمٕژ سِلیکٹ یہِ کٔرِو کینسل تِکیازِ یُس اَمیُک یہِ ٹایمِنگ تھووُکھ ؤ تھوٚو سُہ تھووُکھ واریاہ زیادٕ لیٹ اور اَمہِ وجہہ سۭتۍ ہٮ۪کہٕ نہٕ بہٕ یہِ یہِ اِتھ گاڑِ منٛز گژھِتھ کیٚنٛہہ تِکیازِ مےٚ چھُ واریاہ زیادٕ مجبوٗری سان وٕنکیس نیرُن ییٚتہِ اسہِ چھُ گژھُن اَسہِ چھُ واتُن کالیجس منٛز اور کالیجِچ اینٹری چھِ برابر باہ بجے تہٕ دہ مِنٹ اور یُس یہِ کیبٔن مےٚ اوس چویِس کٔرمٕژ یہِ چھِ دَپان بہٕ بہٕ واتہٕ بہہ بجے وُہ مِنٹ تۄہہِ نِش امہِ وجہہ سۭتۍ ہٮ۪کہٕ نہٕ بہٕ مٔزیٖد اَمہِ وجہہ سۭتۍ چھُس یَژھان یہِ یُس یہِ مےٚ سِلیکٹ یُس گٲڑۍ چھےٚ کٔرمٕژ یہِ کٔرِو سا مےٚ کینسل تاکہِ مےٚ تہِ گژھِ نہٕ تٔمِس تہِ گژھِ آسٲہِش گژھُن سُہ تہِ گژھِ نہٕ یور یُن کیٚنٛہہ پَتہٕ اور مےٚ تہِ گژھِ نہٕ پَتہٕ پروبلِم گژھٕنۍ کیٚنٛہہ اور بہٕ چھُس یَژھان مہربٲنی کٔرِتھ مہربٲنی کٔرِتھ مےٚ کٔرِو یہِ کینسل سُہ آسہِ تُہنز واریاہ زیادٕ مہربٲنی او کے ٹھیٖک حظ چھُ